برٛونٛہہ کالہِ کُنوُہ شَتھ نَمَتھَس منٛز اوس ییٚتہِ چَلان کَشمیٖری زُبان مگر یوٗتاہ یوٗتاہ ٹایِم آو برٛونٛٹھ برٛونٛٹھ کُن لوٗکو مٔشرٲو کَشمیٖری زَبان تہٕ تِم چھِ کَران اَز باقٕے باقٕے زُبان اِستعمال مثلاً اُردو اِنٛگلِش تہٕ سکوٗلَن منٛز تہِ اگر أسۍ سکوٗلَن ہٕنٛز کَتھ کَرو یا کالجن ہٕنٛز کَتھ کَرو یا یونیورسٹین ہٕنٛز کَتھ کَرو پرٛتھ کُنہِ جایہِ چھُ صِرف اِستعمال گژھان اَز اُردو یا اِنٛگلِش لنٛگویج تہٕ کَشمیٖری لنٛگویج مٔشرٲوٕکھ تہٕ مٲج چھِ گۄڈنٮ۪تھٕے اَز اَکھ پیرَنٛٹ یِم آسان چھُ مول موج تِم چھِ گۄڈنٮ۪تھٕے اَز بَچَس اُردوٗ ہیٚچھناوان یا اِنٛگلِش ہیٚچھناوان تہٕ کَشمیٖری چھُس نہٕ ہیٚچھناوان کِہیٖنٛۍ تہٕ یُس اَز ٹا أزیُک وقت چلان اَز چھُ واریاہ کم تِم لوٗکھ یِم کشمیٖری چھُ کران استعمال آ پٔر دۄہَس منٛز کَنٹِنیوٗ چاہے تِم سکوٗل گژھان کالیج گَژھان یا کُنہِ تہِ جایہِ گژھان تہٕ مگر یِتھٕ کٔنۍ چھُ واریاہ کَم لوٗکھ روٗدۍمٕتۍ یِم کہِ کَشمیٖری چھُ کَران وۄنۍ اِستعمال تہٕ اَمہِ وجہ سۭتۍ یُس یہِ ماڈٲرنایزیشَن آیہِ یا کیٛاہ گوٚو کہِ مطلب کُنوُہ شَتَس منٛز ٲسۍ کَران کَشمیٖری اِستعمال یا سانٮ۪ن نانہِ بٔڈۍ بَب کٮ۪ن وَقتَن منٛز مگر یوٗتاہ ٹایم چھُ وُنکٮ۪نَس برٛونٛٹھ پَکان تہٕ کَشمیٖری مٔشرٲوٕکھ وۅنۍ اگر کَشمیٖری اِستعمال کَران تہِ چھُ کانٛہہ مگر سُہ تہِ چھُ نہٕ پرٛاپَر وے یَس منٛز کَران سُہ کَشمیٖری اِستعمال کِہیٖنٛۍ تٔمِس تہِ چھُنہٕ واریاہَن وٲرڑَن ہٕنٛز پَتہے کہِ یَتھ کیٛاہ چھُ کٲشِرۍ پٲٹھۍ وَنان تہٕ یَتھ کیٛاہ چھُ کٲشِرۍ پٲٹھۍ وَنان تہٕ کشمیٖری مٔشرووُکھ سارویو